اَسہِ حظ کَریٚو تُہنٛدِ ایٚپلِکیشَن پٮ۪ٹھ اوٗشا فین آرڈَر ایٚمزان ایٚپلِکیشَن پٮ۪ٹھ کَریٚو اسہِ سُہ آرڈَر واریاہ زبردَست پرٛوڈَکٹ حظ اوس سُہ ہسا اوس واریاہ یہِ پاوَر کَم نِوان اَصٕل ہسا فٲیِدٕ میلیٚو اسہِ تمہِ سۭتۍ یُس ہسا یہِ فین چھُ توہہِ ٲسوٕ اَسہِ گۄڈٕ تہِ اَتھ گۄڈٕے تھٲومٕژ وارنٛٹی دِتھ ییٚمہِ ساتہٕ تہِ تۄہہِ اَتھ کیٚنٛہہ گَڑ بَڑ باسہِ خراب گَژھِ تۄہہِ چھو وارنٛٹی تُہۍ ہیٚکہِ ہون یہِ اَسہِ بیٚیہِ واپَس کٔرِتھ مگر اَسہِ گٔے وۄنۍ اَتھ تھوڑا پرابلِم اسہِ کوٚر یہِ دیُتوٕ تۄہہِ تۄہے وۄنۍ واپَس مگر اَٹھ لوٚگ گۄڈٕ تھوڑا ٹایِم واپَس یِنَس مگر یُس ہسا یہِ تُہنٛد پرٛوڈکٹ چھِ یہِ اوس واریاہ زیادٕ آصٕل واریاہ زیادٕ زبردَست مضبوٗط تہِ اوس یہِ بیٚیہِ ہسا اوس یہِ پاوَر نِوان واریاہ زیادٕ کَم أمۍ سۭتۍ حظ آو اَسہِ واریاہ زیادٕ فٲیِدٕ ییٚمہِ ساتہٕ تہِ اسہِ وۄنۍ کانٛہہ چیٖز آرڈَر آسہِ کَرُن أسۍ حظ آسَو تُہنٛدے ایٚمے ایٚمَزان ایٚپلِکیشَن پٮ۪ٹھ آرڈَر کَران تِکیٛازِ تُہنٛد یِم پرٛوڈکٹ اَسہِ کٔرۍ اَکھ زٕ پرٛوڈکٹ وُنیُک تانۍ تُہنٛدِ ایٚپلِکیشَن پٮ۪ٹھ آرڈر یِم حظ باسے اسہِ واریاہ زیادٕ آصٕل وۄنۍ اگر اسہِ برۄنٛٹھ کُن کانٛہہ تہِ چیٖز ضرورت پیٚو پیٚیہِ اسہِ چھِ اُمید تِم آسن اصٕل شُکریہِ